اَسَلامُ عَلیٚکُم وَرَحمَتُللٰہِ وَبَرَکاتُہوٗ مےٚ چھِ کٲشِر زَبانہِ ہٕنٛدۍ کیٚنٛہہ اَلفاظ واریاہ پَسنٛد یِم زَن یِتھ پٲٹھۍ چھِ بَتہٕ کِھیوٚو تھا چاے چیٚیہِ تھا وٕلِو یوٗرۍ وٕتِھو تھوٚد وَل چےٚ چاے وَتھ تھوٚد یِم چھِ کیٚنٛہہ اَلفاظ یِم زَن مےٚ کٲشِر زبانہِ مَنٛز وَنٕنۍ زِیادٕ پَسَنٛد چھِ تَکیٛازِ یِم چھِ سٮ۪ٹھاہ سَہَل تہٕ مَزٕدار یِمَن وَنٛنہٕ سۭتۍ چُھ مےٚ مَزٕ لَگان تہٕ بہٕ چھس یِم دۄہ کھۄتہ دۄہ زِیادٕ زِیادٕ وَنان بہٕ چھس واریاہ پرٛاوُڈ فیٖل کَران کہِ بہٕ چھس کٲشٕر زَبان بولان تِکیٛازِ کٲشٕر زبان چھِ واریاہ زِیادٕ میٖٹھ تہٕ مٔدٕر یہِ چھِ سٮ۪ٹھاہ سَہَل زَبان تہٕ دۄہ کھۄتہ دۄہ چھِ باقٕے ٹوٗرِسٹ تہِ کٲشِر زَبان ہٮ۪ٚچھنہٕ خٲطرٕ کٲشِر کٲشرٮ۪ن نِش ہٮ۪چھان مےٚ تہِ چھِ یہِ زَبان سٮ۪ٹھاہ پَسَنٛد تہٕ بہٕ چھس یہِ واریاہ رٕتۍ پٲٹھۍ بولان